اَسلام علیکُم تُہۍ چھِو حٕظ عرفان صٲب ایٚم ٹی اے ریٚسٹورَنٹ پیٚٹھٕ مےٚ حٕظ ٲس بِریٲنی اکھ آرڈَر کَرٕنۍ چھِ حٕظ بِریانی چلو ٹھیٖک چھُ تُہی حٕظ کرِو اتھ سۭتۍ کٲم بہٕ چھُس وٕنکیٚنَس جایہِ حٕظ مےٚ چھُنہٕ ییٚتہِ کِہیٖنۍ ایویلیبل نہَ پلیٹ نہ چھُ کانٛہہ چَمچہٕ تہٕ نہَ کانٛہہ چیٖز ژٕ حٕظ سوزَکھ اتھ سۭتۍ اکھ ڈِسپوزیبٕل پلیٹ اکھ بیٚیہِ چَمچہٕ اکھ آ تاکہِ مےٚ گَژھِ نہٕ کانٛہہ دِکَت حٕظ کھیٚنَس مَنٛز چلو شُکریہ شُکریہ چلو ٹھیٖک حٕظ چھُ چلو سلام علیکُم